گیمٕز چھِ سانہِ زندگی ہٕنٛز اَکھ واریاہ اَصٕل اٮ۪نٹَرٹینمٮ۪نٛٹ تہٕ یہِ گیمہٕ لایک کِرکَٹ چھِ فُٹ بال چھِ والی بال چھِ یِمو سۭتۍ چھِ أکِس اِنسان سُنٛد سٹرٛٮ۪س گژھان دوٗر تہٕ بیٚیہِ چھِ سانٮ۪ن روٗلَر ایریاہَن منٛز جیسے کہِ گامَن منٛز چھِ واریاہ آسان کِرکَٹ گِنٛدان

کِرکہٕ کِرکَٹ فُٹ بال اگر أسۍ دۄن یا ترٛٮ۪ن گںٹَن چھِ گِنٛدان امہِ سۭتۍ چھِ اَسہِ سٲلِم سٹرٛس دوٗر گژھان جیسے کہِ اگر کانٛہہ ٹٮ۪نشَن چھُ آسان سُہ تہِ چھِ دوٗر گژھان اِنسان سٕنٛز زندگی منٛز چھُ کھیل کوٗد واریاہ ضٔروٗری تہٕ امہِ سۭتۍ چھُ أکِس اِنسان سٕنٛز روزمَرہ زندگی ٹھیٖک روزان تہٕ اِنسان چھُ پَنٕںۍ زندگی ہٮ۪کان خۄشحال پٲٹھۍ گُزٲرِتھ اِنسان چھُ یِم کِرکَٹ چھِ فُٹ بال چھِ یِم گیمہٕ اِسلیے گِنٛدان تِکیٛازِ أمۍ سُنٛد سٹرٛٮ۪س ہیٚکہِ دوٗر گٔژھِتھ گامَس منٛز چھُ أسۍ واریاہ قٕسمٕکۍ گیمہٕ ہٮ۪کان گِنٛدِتھ جیسے کہِ فُٹ بال چھِ کِرکَٹ چھِ والی بال چھِ تہٕ مختلف واریاہ گیمہٕ چھِ یِم واریاہ اِنسان چھِ ہٮ۪کان گِنٛدِتھ تہٕ بیٚیہِ چھِ یِم گیمہٕ چھِ یِمو سۭتۍ چھِ أکِس اِنسان سُنٛد صحت تہِ روزان ٹھیٖک بیٚیہِ چھِ سٹرٛٮ۪س تہِ دوٗر گژھان اِنسان چھُ یِمو گیمو سۭتۍ واریاہ اَصٕل روزان بیٚیہِ چھِ أمِس صحت تہِ ٹھیٖک روزان اگر اِنسان سٕنٛدۍ زندگی منٛز کانٛہہ سٹرٛٮ۪س آسہِ سُہ گژھِ کانٛہہ تہِ گیم گِنٛدُن اگر سُہ دۄن یا ترٛٮ۪ن گنٹَن چھِ گیم گِنٛدان جیسے کہِ کِرکَٹ چھِ اَمہِ سۭتۍ چھِ تٔمِس سٲلِم سٹرٛٮ۪س دوٗر گژھان اِنسان سٕنٛز زندگی منٛز چھُ کھیل کوٗد واریاہ ضٔروٗری کھیل کوٗد چھُ أمۍ سُنٛد فِزکَل فِٹنٮ۪س بَڑاوان مٮ۪نٹَل فِٹنٮ۪س تہِ ٹھیٖک روزان امے سۭتۍ چھُ پَتہٕ سٹرٛٮ۪س تہِ دوٗر گژھان اِنسان سٕنٛدۍ زندگی منٛز چھُ کانٛہہ گیم گِنٛدٕنۍ واریاہ ضٔروٗری جیسے کہِ کِرکَٹ چھِ فُٹ بال چھِ والی بال چھِ تہٕ بیٚیہِ چھِ واریاہ آوُٹ اِنڈور گیمٕز تہِ جیسے کہِ بیڈ مِںٹَن چھُ چَس چھُ کِرَمبوڑ چھُ تہٕ واریاہ واریاہ گیمہٕ چھُ یِمو سۭتۍ أکِس اِنسان سُنٛد سٹرٛس ہیٚکہِ دوٗر گٔژھِتھ تہٕ گامَن منٛز چھِ زیادٕ تَر کِرکَٹ یِوان گِنٛدنہٕ تہٕ اَمہِ کِرکَٹ سۭتۍ چھُ سارنِیَن ہُنٛد گِنٛدَن والٮ۪ن ہُنٛد صحت روزان ٹھیٖک تہٕ سٹرٛس تہِ دوٗر گژھان

بیٚیہِ چھُ اَمہِ سۭتۍ واریاہ قٕسمَن ہٕنٛز بٮ۪مارِ تہِ دوٗر روزان تہٕ تابال چھُ اِنسان سُنٛد صحت اَمہِ سۭتۍ ٹھیٖک تہِ روزان بیٚیہِ چھِ اَسہِ واریَہو بُرٕ کامیو نِش تہِ بَچاوان جیسے کہِ ڈرٛگسو نِش تہِ چھِ یہِ بَچاوان بیٚیہِ چھِ أسۍ کَران کٲم أمۍ أمہِ سۭتۍ چھِ أسۍ سون صحت تہِ ٹھیٖک روزان مٮ۪نٹہٕ مٮ۪نٹیلِٹی تہِ ٹھیٖک روزان بیٚیہِ چھِ اَمہِ سۭتۍ اَسہِ واریاہ فٲیِدٕ واتان یُس اِنسان نہٕ کِرکَٹ کِرکَٹ آسہِ گِںٛدان کِہیٖنۍ تٔمۍ سُنٛد صحت چھُنہٕ ٹھیٖک روزان کِہیٖنۍ ییٚمِس اِنسان سُنٛد صحت آسہِ نہٕ ٹھیٖک روزان کِہیٖنۍ تٔمِس پَزِ کِرکَٹ ضٔروٗری گِندُن پَنُن صحت ٹھیٖک تھاونہٕ خٲطرٕ